یُس ریٚلِجَن چھُ اَتھ پٮ۪ٹھ چھِ وارِیاہ زیادٕ تَناز وُچھنہٕ آمُت یِم أڑۍ کیٚنٛہہ لُکھ چھِ تِم تہِ یِم اَتھ پُلٹِکَل ٹٮ۪نشَن یہِ کِریٹ کَران چھِ امہِ سۭتۍ یُس سُہ یہِ ریٚلِجَن بیسٕڈ پُلٹِکٕس چَلاوان چھِ ییٚتہِ چھُ اَکھ مَطلَب لُکو اَکھ بزنٮ۪س بَنومُت ییٚمہِ سۭتۍ مَطلَب کُنہِ تہِ ریٚلِجَن اَسۍ نِمو مِثال مثال ہِندٛو ہِندٛو یتھ جایہِ ڈامِنیٹ کَرَن تِم چھِ تمہِ جایہِ پَنُن سُہ بِزنٮ۪س ہیٚو کھڑا کَران سون اوٚپینِیَن چھ یِہے زِ یُس یہِ بِزنٮ۪س چھُ یَتھ گَژھہِ نہٕ یُن بِزنٮ۪سَس پٮ۪ٹھ مان ژٕ یہِ ریٚلجَن بیسٕڈ یہِ گَژھہِ ہُن کالٹی وُچھٕنۍ ییٚمہ سٕنٛز کیاہ خٲصیَت آسَن تمے حسابہٕ گژھہِ یہِ سٔہی یُن کَرنہٕ یہِ چھُنہٕ کیٚنٛہہ ضروری کہِ اَتھ پٮ۪ٹھ ہیٚکہِ یہِ چھُ اَکھ کَنٹروؤرشل کوسچن اَتھ پٮ۪ٹھ ہیٚکہِ تہِ یہِ گٔژھتھ بِزنٮ۪س اَتھ پٮ۪ٹھ ہیٚکہِ تِنہٕ گٔژھتھ کیٚنٛہہ